سَلامَ علیکُم مُشَرف صٲب چھُو ایڈِٹر أسۍ حظ ٲسۍ بہٕ حظ چھُس مُنیٖب مےٚ اوس یہِ لیٛوٗکھمُت اَکھ مےٚ اوس لیٛوٗکھمُت کٲشُر آٹِکٕل اَکھ کلچرس پٮ۪ٹھ اَہَن حظ مےٚ دوٚپ تُہۍ دِیو اَتھ نظر اَتھ ما چھِ کیٚنٛہہ غلطی ولطی اَتھ کیٛاہ چھُ یہِ حظ چھُ کلچَرس مُتعلِق کَشمیٖر کلچر اَتھ منٛز حظ چھِ اَسہِ سانٛگ ایٚڈ کٔرۍمِتۍ بیٚیہِ چھِ اَتھ منٛز مطلب کشمیٖری ڈانٕس یُس چھُ اَسہِ یِوان سُہ کشمیٖری لنٛگویج چھِ بیٚیہِ اَسہِ اَتھ منٛز ایڈ کوٚرمُت کیٛاہ اَہَن حظ اَتھ حظ لوٚگ لگ بگ رٮ۪تھ لیٚکھنَس اَہَن حظ اَہَن حظ پرٛٮ۪زنٹٮیشن چھِ اَتھ اَصٕل بَنٲوِتھ آ ٹھیٖک چھُ ٹھیٖک چھُ ؤنِو تُہۍ بہٕ چھُس بوزان چَلو ٹھیٖک چھُ ٹھیٖک چھُ مےٚ ؤنۍتو بیٚیہِ ما چھُ اَتھ بیٚیہ کیٚنٛہہ ایڈ کَرُن ٹھیٖک چھُ ٹھیٖک چھُ اَہَن حظ ٹھیٖک چھُ آ ٹھیٖک چھُ بہٕ کَرہو تۅہہِ سینٛڈ یہِ تیٚلہِ کَتھ پٮ۪ٹھ کَرہو سینٛڈ چَلو ٹھیٖک چھُ ٹھیٖک چھُ اَہَن حظ ٹھیٖک چھُ بیٚیہِ ؤنۍتو بیٚیہِِ ما اوس اَتھ کیٚنٛہہ ایڈ کَرُن ہَے چَلو ٹھیٖک چھُ ٹھیٖک تُلِو تیٚلہِ